اگر أسۍ کُنہِ جایہِ کٲم آسو کَران تہٕ تَتہِ آسہِ پَتہٕ کینٛہہ تَنازٕ گۄڈٕ پَزِ اَسہِ تٔمِس نَفَرَس أمِس سۭتۍ یہِ تَنازٕ آسہِ تٔمِس سۭتۍ پَزِ اَسہِ گۄڈٕ کَتھ کَرٕنۍ گۄڈٕ پَزِ اَسہِ وٕچھُن یہِ تَنازٕ کَتھ پٮ۪ٹھ چھُ اَسہِ گۄڈٕ پَزِ اَسہِ یِہَے وٕچھُن یہِ تَناز کَتھ پٮ۪ٹھ چھِ اَسہِ پَتہٕ پَزِ اَسہِ وٕچھُن اَتھ منٛز کُم اَصلہِ کَتھٕ چھےٚ یا کُم غلط کَتھٕ چھےٚ تِم پَزَن اَسہِ الگ الگ کَڑنہِ پَتہٕ پَزِ اَسہِ یہِ وٕچھُن کہِ أسۍ وٕچھو أمۍ سُنٛد یُس یہِ کَتھ کَرنُک طٔریٖقہٕ چھُ یہِ کیُتھ چھُ أمِس یا أسۍ وٕچھو أمۍ سُنٛد یہِ بوزو أسۍ گۄڈٕ سورُے أسۍ وٕچھو یہِ کیٛاہ چھُ یَژھان تہٕ تہِ کَرو گۄڈٕ أسۍ سورُے وٕچھو گۄڈٕ أسۍ تہِ یہِ کیٛاہ چھُ یَژھان أمۍ سٕنٛدٮ۪ن کَتھَن ہُنٛد مَطلَب کیاہ چھُ تِم کَرو گۄڈٕ أسۍ الگ الگ تہٕ تمہِ پَتہٕ کیاہ کَرو أسۍ کٲم أسۍ بَناوو اَتھ اَکھ یہِ پٕلان ہیوٗ بَناوو أسۍ أسۍ وٕچھو کیٛاہ چھِ یہِ یَژھان تہٕ أسۍ کَرو پَتہٕ کٲم اَکھ أسۍ بَناوو یہِ أسۍ بَناوو اَتھ خٲطرٕ اَکھ پٕلان اَکھ أسۍ وٕچھو کیاہ گژھِ اَمہِ خٲطرٕ بہتر تہٕ یہِ بہتر آسہِ تہِ کَرو تمہِ پَتہٕ کَرو أسۍ کٲم یہِ تَنازٕ کَرو أسۍ یہِ دوٗر أسۍ سَمجاوُن سُہ اَصٕل پٲٹھۍ اَصٕل پٲٹھۍ سَمجھاوُن بیٚہناوون پَتھَر بیٚہناوُن تریش دِمووس اَصٕل پٲٹھۍ وَنووس کیاہ چھُ کَرُن یِتھ کٔنۍ چھُ اَمہِ تنازٕ منٛز نیرُن یا کُنہِ جایہِ چھِ أسۍ کانٛہہ کٲم کَران تَتھ جایہِ پٮ۪ٹھ گژھِ سُہ تَناز تہٕ تَتتھ چھُ اَسہِ أمِس وَنُن ژٕ کِتھ کٔنۍ نیرَکھ یِم تَنازٕ نِشَن دوٗر کیٚم کُم کامہِ پَزنٲے ژےٚ اَمہِ خٲطرٕ کَرُن ژےٚ پَزی اَصٕل پٲٹھۍ باقٕیَن لُکَن سۭتۍ کَتھ کَرٕنۍ ییٚمہِ سۭتۍ ژےٚ تَنہٕ أمِس سۭتۍ کَر ژٕ اَصٕل پٲٹھۍ کَتھ یا کانٛہہ تۄہہِ چھو پانہٕ ؤنۍ کینٛہہ پرٛابلِم تُہۍ مٔنٛگِو اَکھ أکِس معٲفی مٔنٛگِو تُہۍ اَکھ أکِس تہٕ بیٚیہِ تُہۍ بَخچوٗ اَکھ أکِس کینٛہہ تہِ تَناز آسہِ تیٚمہِ خٲطرٕ دِیِو تُہۍ اَکھ أکِس مٲفی اگر نہٕ یا اَگَر ہٮ۪کو أسۍ سۄ سۄ یَس سۄ پرٛابلِم آسہِ تِمَن یَتھ پٮ۪ٹھ تِمَن سُہ تَناز آسہِ اگر سُہ دوٗر ہٮ۪کو کٔرِتھ تمہِ خٲطرٕ سُہ پَزِ اَسہِ دوٗر کَرُن تمہِ خٲطرٕ پَزَن اَسہِ تِم کامہِ کَرنہِ یِم أسۍ اَمہِ خٲطرٕ یُس اَمہِ خٲطرٕ اَسہِ تَناز دوٗر گَژھِ تِم کامہِ پَزَن اَسہِ اَتھ منٛز کَرٕنۍ اَتھ منٛز پَزِ اَسہِ یہِ سَمجاوُن پَزِ اَسہِ اَتھ منٛز کہِ ژٕ کیٛاہ کَر ژےٚ ژٕ کٕم ژٕ کٕم تِم کامہِ کَرٕنۍ ییٚمہِ سۭتۍ ژٕ یِمہٕ تَنازو نِش دوٗر روزان ییٚمہِ سۭتۍ نہٕ ژٕ کُنہِ تہِ جایہِ کٲم آ ژٕ آسکھ کَران کٲم ژےٚ گوٚژھ نہٕ یہِ تَناز روزُن کِہیٖنۍ تہِ نہٕ اگر ژٕ کٲم چھُکھ کَران کُنہِ جایہِ یہِ تَناز گوٚژھ نہٕ روزُن تِکیٛازِ اَمہِ سۭتۍ چھےٚ واریاہ پرٛابلِمٕز چھےٚ پَتہٕ گژھان دٮ۪ماغَس چھِ اَمہِ سۭتۍ زور یِوان اِنسان چھُ پَتہٕ ہٮ۪کان سَدمَس مَنٛز گٔژھِتھ سونٛچِتھ چھِ ہٮ۪کان وَنۍ چھُس نہٕ بہٕ ہٮ۪کان یہِ تہِ کٔرِتھ بہٕ چھُس نہٕ ہٮ۪کان یہِ تہِ کٔرِتھ تَمے موٗجوٗب پَزِ اَسہِ سُہ اِنسان سَمجاوُن تٔمِس پَزِ اَسہِ اَصٕل پٲٹھۍ آرام سان پَزِ اَسہِ تٔمِس سَمجاوُن روب ووب چھُنہٕ کَرُن کِہیٖنۍ تہٕ یِہوے چھُ وٕچھُن یہِ اَصٕل پرابلِم کَتھ منٛز چھُ أمِس تہٕ بیٚیہِ چھِ اَسہِ وٕچھُن یہِ اَصٕل چیٖز یَژھان کیٛاہ چھُ یِمٕے چیٖز چھِ اَسہِ دوٗر کَرٕنۍ تہٕ تمہِ سۭتۍ ہیٚکہِ پَتہٕ سُہ تناز تٔمِس دوٗر کٔرِتھ دوٗر گٔژھِتھ یہِ روب ووب چھُنہٕ کَرُن کینٛہہ ہُہ چھُ کَرُن یہِ چھُ کَرُن تمہِ سۭتۍ چھِ یِم تَناز زیادٕ زیادٕ بَڑٕ آرام سان سَمجاونہٕ سۭتۍ چھِ یِم تَناز چھِ یِم چھِ گژھان واریاہ دوٗر